بہٕ چھَس واریاہ پَسَنٛد کَران پاکِستانی سیٖریَلٕز ڈَرٛاما تہِ کُنہِ ساتہٕ چھَس بہٕ کومیڈی شووز تہِ وُچھان مَگَر یُس یہِ مےٚ چھُ وُچھمٕتۍ واریاہ ڈَرٛاما پاکِستانٕکۍ یِم چھِ واریاہ واریاہ نصیَٖحت اَتھ منٛز آسان ناینٹی نایِن پٔرسَنٹ ہَسا چھُ اَتھ منٛز آسان نصیَحت کہِ اِنسانَس کیٛاہ پَزِ پَنٕنہِ زِنٛدگی منٛز کِتھٕ پٲٹھۍ پَزِ کَرُن یہِ چھِ سۅ اَکھ چھَس بہٕ سونچان کہِ یہِ چھُ اَکھ سِٹیج ییٚمہِ نِش اَسہِ نصیٖحت چھِ نِوان پَنٕنہِ زِنٛدٕگی منٛز اَگَر اَسہِ یہِ کَرو یہِ پَزِ نہٕ اَسہِ پَتہٕ کَرُن زِنٛدٕگی منٛز کیٚنٛہہ أسۍ چھِ وُچھان یہِ اَسہِ پَزِ اَصٕل زِنٛدٕگی گُزارٕنۍ مےٚ چھُ واریاہ ڈَرٛاما وُچھمٕتۍ لایک مایری وُچھ مےٚ ڈرٛاما پاکِستانُک تَتھ وُچھ مےٚ اَکھ أرلی میریج چھِ گَژھان تَمہِ وَجہہ سٍتۍ چھُ تِمَن دۄن پانٕوٲنۍ وارِیاہ پرٛابلِمٕز کِریٹ گَژھاں تِمَن چھِ سُہ چھُ اَکھ أرلِی میریج پیٚٹھ سُہ ڈَرٛاما تَتھ منٛز گٔیہِ وارِیاہ پرٛبلِمٕز ہیٚہ چھِ ہاوان تِمَن پانٕوٲنۍ چھِ گَژھان تِمَن بٲژَن دۄن وارِیاہ یہِ بیٚیہِ چھِ وُنہِ چَلٲنی تہِ بیٚیہِ چھَس بہٕ وُچھان سُہ تَتھ منٛز چھُ یہِ تہٕ واریاہ کیٚنٛہہ نصیٖحت کہِ کٲنٛسہِ کانٛہہ چھُ کٲنٛسہِ خٲطرٕ غلط سونچان تٔمِس چھِ پانَس خٲطرٕ سُہ غلط گَژھان بیٚیہِ چھَس بہٕ وُچھان بیٚیہِ کیٚنٛہہ ڈَرٛاما یِمو سٍتۍ مےٚ وارِیاہ نصیٖحت میلہِ مےٚ میلے وارِیاہ نصیٖحت کہِ بہٕ میٛٲن میٛٲنۍ زِنٛدگی ییٚمہِ کہِ وَجہہ سٍتۍ میٛٲنۍ زِنٛدٕگی گٔژھ سُموٗتھلی پَکٕنۍ بیٚیہِ چھِ اَکھ چیٖز پاکِستٲنٕکۍ ڈَرٛاما چھِ میکسِمَم آسان اُردوٗہس اُردو زَبانہِ منٛز تہٕ مےٚ آو پَنٕنہِ زَبانہِ بَجاے تَتھ زَبانہِ منٛز وارِیاہ فُلوٗوَنسی مَطلَب اَصٕل پٲٹھۍ چھَس بہٕ اُردو ہیٚکان کٔرِتھ مےٚ اوس نَتہٕ اُردو وارِیاہ ویٖک مےٚ اوس نہٕ گَژھان تیُتھ اَصٕل اُردو کِہیٖنٛۍ تہٕ اَمہِ یِمو ٹیلی وِجنو کہِ سیٖریلو سٍتۍ ڈَرٛاماہو سٍتۍ گوٚو مےٚ وارِیاہ اَصٕل یہِ زَبان چَل مَطلَب یہِ بہٕ ہیٚچٔس اَصٕل پٲٹھۍ اُردوس منٛز سِٹینٛڈ گٔژھِتھ مےٚ چھِ اُردو اَصٕل پٲٹھۍ وُنکیٚس گژھان بیٚیہِ چھَس بہٕ کَران کوٗشِش مےٚ گوٚژھ بہٕ چھَس